پنٛداہ اَگستہٕ چھِ أسۍ کَران سٮ۪لبرٛیٹ آزادی کا مَہتسَو شاید کہِ پنٛداہ اَگستہٕ رِپَبلِک ڈے کَران بیٚیہِ پانٛژھ نومبر چھِ أسۍ کَران یِم ٹیٖچٲرٕز ڈے چھِ کَران سٮ۪لبرٛیٹ بیٚیہِ رمضان پَتہٕ گۄڈٕنِکے دۄہ چھِ آسان عیٖد بیٚیہِ چھِ شوال کِسہٕ دٔہِمِس پٮ۪ٹھ آسان بکرا عیٖد چھِ آسان بیٚیہِ چھِ أسۍ تھَوان سُہ ڈیٹ یاد ییٚمہِ دۄہ کلَںڈَر آو کَلٮ۪نڈرَس منٛز چھِ بیٚیہِ بیٛاکھ ڈیٹہ اَکھ سُہ چھِ زٕ اکتوٗبَر سُہ تہِ چھِ بیٛاکھ ڈیٹہ تَمہِ دۄہ تہِ چھِ کھَسان مگر مےٚ چھُنہٕ سُہ وٕنۍکٮ۪ن یاد کینٛہہ